اَسلامُ علیکُم ٹھیٖک چِھوا اَہَن حظ ٹھیٖک پٲٹھۍ تُہۍ چِھو حظ آ تُہۍ چِھو حظ واٹر ڈیولپ ڈِپاٹمینٹہٕ نہَ حظ اَسہِ چھُ واریاہ دۅہ حظ آب یہِ چھُ واریاہ خَراب نہَ حظ یہِ چھُنہٕ چوٚن لایقٕے تہٕ نہَ چُھ یہِ اِستعمال کَرُن لایق تَمہِ دۅہَن تہِ اوس یہِ سیٚودُے کۅلہِ کُنٕے لٲگِتھ پایٚپ نہَ حظ اَتھ چھِ دوا مُشُک تہٕ یِوان ییٚمہِ سٍتۍ بیٚمار چھِ گژھان نہَ حظ وۅنۍ چھُ نا بَچن ہُنٛد مَسلے واریاہ ٹایم ووت اَتھ ووت یِتھُے آب یِوان وۅنۍ کٔرۍزیٚو اتھ پیٹھ کیٚنٛہہ جلدٕے أسۍ چھِنہٕ حظ ہیٚکَن اِستعمالٕے کٔرِتھ بِلکُل ہے کیٚنٛہہ سُہ چھُ یِوان کَمٕے کَمٕے چھُ یِوان سُہ تہِ آب کوٗتاہ ضروٗرت چھُ لایٚف چھِ أتھۍ پیٚٹن ڈِپینٛڈ نہَ حظ آب چھُ واریاہ ضروٗری سانہِ خٲطرٕ تُہۍ چھَو یہِ پے تہِ اَتھ کٔرۍ زیٚو جَلدٕے یی کیٚنٛہہ کَرنس